اگر أسۍ وٕچھو اِنڈیاہَس منٛز چھِ واریاہ سپوٹٕس پاپُلَر مگر اگر أسۍ وٕچھو گۄڈنٮ۪تھٕے اِنڈیاہَس منٛز چھِ یِوان گِنٛدنہٕ کِرٛکٮ۪ٹ چھُ یِوان گِںٛدنہٕ سپوٹسَس منٛز فُٹ بال چھِ یِوان گِںٛدنہٕ ہاکی چھِ یِوان گِںٛدنہٕ جوڈوٗ چھِ یِوان گِنٛدنہٕ کَبٔڈی چھِ یِوان گِنٛدنہٕ کھو کھو چھِ یِوان گِنٛدنہٕ سِومِنٛگ چھِ ایز سپوٹٕس کَران استعمال مگر یِم سٲری سپوٹٕس اگر أسۍ وٕچھان چھِ پاپُلَر ساروی کھۄتہٕ لُکھ ییٚتہِ پَسنٛد چھِ کَران سۄ چھِ کَران کِرٛکٮ۪ٹ کِرٛکٮ۪ٹُک کرٛیز چھِ زبردَس ہِندُستانَس منٛز ہِندُستانَس منٛز چھِ یعنی کہِ اِنڈیاہَس منٛز چھِ کِرکَٹُک کرٛیز زبردَس اِنڈیاہَس منٛز چھِ کِرکَٹ زبردَس جَذبات سان یِوان گِںٛدنہٕ ییٚتہِ چھِ فے اِنسانَس چھِ ییٚتہِ چھِ فیمَس گیم چھِ ییٚتہِ ییٚمہِ ساتہٕ میچ چھِ آسان اِنڈیاہَس تہٕ بیٚیہِ پاکِستانَس سُہ میچ چھِ یِوان زبردَس ماننہٕ اِنڈیاہَس منٛز اگر أسۍ وٕچھو واریاہ فیمَس کِرکَٹر چھِ پٕلیر چھِ یِم گِںٛدان چھِ زبردَس اگر وٕچھو سٕچِن ٹنٛڈوٗلکَرَن چھِ گِںٛدمُت زبردَس تٔمۍ چھِ ہَتھ سَنچٔری کَرِمَژٕ سُہ ٹوٹلَس منٛز مہندر سِنٛگھ دھونی چھِ رٔوی شاشترٛی چھِ یہِ چھِ مہندر امبرناتھ چھِ گواسکَر چھِ وِراٹھ کوہلی چھِ روہِت شرما چھِ یُوراج سِنٛگھ چھِ ہربَچَن سِنٛگھ چھِ زٔہیٖر خان چھِ یِم چھِ تِم کِرکَٹَر یِمو گِںٛدمُت چھِ اِںٛڈیاہَس منٛز زبردَس تہٕ بالہٕ تہِ چھَکھ کَرِمَژٕ اگر أسۍ وٕچھو حال حالٕے منٛز وٕنۍکٮ۪س یُس کِرکَٹ ٹیٖم چھِ اِںڈیِہُک تِم چھِ ہرکُنہِ کَنٹِرٛی منٛز وٕنۍکٮ۪س گِنٛدنہِ گژھان ییٚلہِ زَن تِم آسٹرٛیلیاہَس منٛز تہِ چھِ گِںٛدان اَفریٖکاہَس منٛز تہِ چھِ کِرکَٹ گِںٛدان بیٚیہِ چھِ تِم گژھان نِوزِلینٛڈ تہِ گِنٛدنہِ اِںٛگلینٛڈ تہِ گِںٛدنہِ اَفریٖکا تہِ گِنٛدنہِ تہٕ یِم چیٖز چھِ واریاہ کَںٹرٛیٖزَس منٛز چھِ اَتھِلیٖٹ یِمہٕ چھِ زبردَس تَتھ منٛز اگر أسۍ وَنو وِراٹھ کوہلی چھِ زبردَس اَتھِلیٖٹ پُنیٖت شرما چھُ بیڈمِنٛٹَنَس منٛز چھِ ہاکی منٛز چھِ ییٚتہِ ییٚتہِ چھِ نیرَج چوپرا چھِ جُوِلِیَن تھرٛووَس منٛز چھِ یعنی کہِ یِم چھِ سٲری ییٚتہِ اتھِلیٖٹ اگر أسۍ وٕچھو روہَت شرما تہِ چھِ اتھِلیٖٹٕے یِم چھِ واریاہ رَنِنٛگ تہِ چھِ ییٚتہِ زبردَس گژھان سُہ سپوٹسَس چھِ اِنڈیاہَس منٛز اَصٕل فیوٗچَر ییٚتہِ چھِ سپوٹٕس واریاہ پَسنٛد کَران لُکھ گِنٛدُن تہٕ فیمَس سپوٹٕس یُس تۄہہِ مےٚ ووٚنمو سۄ چھِ کِرکَٹ ییٚتہِ وٕنۍکٮ۪س کِرکَٹ چھُ زبردَس گِںٛدان اِںٛڈیاہَس منٛز سٲری لُکھ چھِ پرٛٮ۪فَر تہٕ بیٚیہِ وٕچھان اگر تُہۍ وٕچھو اَکھ لوکَل میچ لوکَل میچَس منٛز چھِ وٕںۍکٮ۪س أسۍ ییٚتہِ گِںٛدان چھِ سرینگرَس منٛز ییٚتہِ چھِ آسان کَم سے کَم دَہ دَہ وُہ وُہ ساس تَماش وٕچھان لوکَل میچَس کٕمَن تِم چھِ آسان وٕچھان یِمہٕ لوکَل ٹیٖمَن چھِ آسان تِم وٕچھان لوکَل ٹیٖمَن چھِ آسان میچَس تِم زٕ زٕ ترٛےٚ ترٛےٚ ژور ژور یِم چھِ آسان دَہ دَہ ساس وُہ وُہ ساس چھِ یِمَن ییٚتہِ میچ وٕچھان لوکَل ٹیٖمَن تہِ چھِ ییٚتہِ پرٛٮ۪فَر کَران تہٕ اَمہِ باوجوٗد اَگر أسۍ وٕچھو وٲلڈٕ کَپ چھِ باقٕے چیٖز چھِ وٕٲلڈٕ کَپ چھِ یِوان گِنٛدنہٕ ایشیاہَس چھِ یِوان گنٛدنہٕ ٹٮ۪سٹ کِرکَٹ چھُ یِوان گِںٛدنہٕ وَن ڈے چھُ یِوان گِںٛدنہٕ ٹی ٹُوَنٹی چھِ یِوان گِنٛدنہٕ ٹی ٹٮ۪ن چھِ یِوان گِںٛدنہٕ یِم چھِ سٲری یِوان کِرکَٹَس منٛز گِنٛدنہٕ ٹی ٹٮ۪سٹَس منٛز چھِ پانٛژَن دۄہَن کِرکَٹ گِنٛدان لگاتار وَن ڈے یَس منٛز چھِ أکِس دۄہَس گِںٛدان پنٛژاہ پنٛژاہ اَوَر ٹی ٹُوَںٹی یَس منٛز چھِ گہِ گِنٛدان وُہ وُہ اَوَر میچ ٹی ٹٮ۪نَس منٛز چھِ گِنٛدان دَہ دَہ اَوَر میچ گوٚو یہِ ہرکانٛہہ میچ چھِ ییٚتہِ یِوان گِنٛدنہٕ کِرکَٹَس منٛز کِرکَٹَس چھُ یِوان واریاہ فٲیدٕ یِم تہِ کِرکَٹ چھِ گِںٛدان تِم چھِ پَںُن کیریَر اَتھ منٛز بَناوان لوکَل تہِ چھِ وٕنۍکٮ۪س واریاہ اَصٕل پونٛسہٕ زینان اَتھ کِرکَٹَس منٛز کِرکَٹَس چھِ یِوان زبردَس وٕنۍکٮ۪س پرٛٮ۪یورٹی دِنہٕ باقٕیَن سپوٹَن اِنٛڈیاہَس منٛز اِنٛڈیاہَس منٛز چھِ زبردَس اَتھ کرٛیز اَصٕل سۄ یہِ تہٕ لُکھ چھِنہٕ گِںٛدنُے یوت پَسنٛد کَران لُکھ چھُ وٕچھُن تہِ پَسنٛد کَران پَتہٕ پنٛنٮ۪ن پنٛنٮ۪ن ٹیٖمَن سپوٹ کَران تہٕ تَمہِ سۭتۍ چھِ تِم کَران کٲم پَتہٕ چھِ یِم لاگان گِنٛدُن زبردَس یوٚہَے چیٖز چھِ ییٚتہِ اِنٛڈیاہَس منٛز چھِ وٕنۍکٮ۪س کرٛیز کَمیُک سپوٹسُک چھِ ساروی کھۄتہٕ زیادٕ ییٚتہِ وٕنۍکٮ۪س کرٛیز